ہیٚلو وعلیکُم اَسلام کٕم حظ چھِو تُہۍ

اَوٕ اَز حظ چھُ فَصلُک ٹایم آلریڈی تہٕ تۄہہِ چھُو حظ یہِ مطلب تُہۍ چھِو حظ مٮ۪وٕ والان تُہۍ کٔریو حظ کٲم یہِ زِ مطلب مٮ۪وٕ وٲلِو تُہۍ پیٖٹ کٔرۍزیٚو نہٕ تُہۍ لٔکرِ یوٗز کیٚنٛہہ تُہۍ کٔرۍزیٚو ہُمَے یوٗز مطلب کاغذُو چہِ پیٹہِ بَنٲوزیٚو تُہۍ یِہُس کیٛازِ کہِ ہُمَن منٛز چھُ ہٮ۪کان مٮ۪وٕ خراب گٔژھِتھ چھُنہٕ حظ ٹھیٖک آ بیٚیہِ حظ کٔریو بیٚیہِ کٔریو حظ تُہۍ اَصٕل جاے اَتھ خٲطٔر صاف جاے مطلب یُس تُہۍ کَمرٕ بَنٲوِو یَتھ منٛز تُہۍ مٮ۪وٕ سُمبرٲوِتھ تھٲوِو تَتھ گژھِ نہٕ واتُن تاپھ واپھ یا روٗدُک اَثر گژھِ نہٕ تَتھ کَمرَس تانۍ واتُن کیٚنٛہہ روٗم تھٲوزیٚو واریاہ اَصٕل اَتھ خٲطرٕ آ مٮ۪وٕ کَرنٲوزیٚو گۄڈٕ اَصٕل پٲٹھۍ خۄشِکۍ تہِ کَرنٲوزیٚو مٮ۪وٕ مطلب تَتھ سۭتۍ گژھِ نہٕ آب واب روزُن کِہیٖنٛۍ بیٚیہِ یُس خراب مال چھُ سُہ چھُو تۄہہِ پَتہٕ ہے سُہ چھُو تۄہہِ اَلگ تھاوُن آ تُہۍ کٔریو حظ مطلب مطلب اَگر تُہۍ کیٚنٛہہ اَصٕل نَفرٕے کٔرِوو ہایِڈ یِم اَصٕل پٲٹھۍ والَن مال تہٕ سُہ گٔیو زیادٕ ٹھیٖک آ پَتہٕ یِتھُے وٲلِو تہٕ اَلگ یُس مال خراب گژھِ سُہ تھٲوِو اَلگ اَہَن حظ بیٚیہِ اَگر خۄشِکۍ مال چھُ ڈیٚنۍ تہِ چھِ کِنۍ آسان تہٕ سُہ کٔرۍزیٚو اَصٕل پٲٹھۍ گۅڈٕ خۄشِک تہٕ پَتہٕ کٔرۍزیٚو تُہۍ تھٲۍزیٚو سُہ تُہۍ سِٹور روٗمَس منٛز آ ہُمہِ سۭتۍ چھِ ہٮ۪کان مال خراب تہِ گژھِتھ تھوڑا بہت چھُنہٕ حظ ٹاس لگان سۭتۍ اَدٕ کیٛاہ حظ اَدٕ کیٛاہ شُکرِیا حظ اتھ کیٛاہ ونان تۄہہِ کوٚرٕ اَسہِ فون